یُس مےٚ گۄڈنیُک پرٛوڈکٹ اوس سُہ باسیو مےٚ وارِیاہ اصٕل پرٛوڈکٹ سُہ اوس وارِیاہ رُت پرٛوڈکٹ سُہ پیو مےٚ سستے اور ییٚمہِ خٲطرٕ مےٚ سُہ اوٚن تٔمۍ دِژ برابر پنٕنۍ کٲم تتھ منٛز گوٚو نہٕ مےٚ کانٛہہ تہِ نۄقصان یا تتھ باسے نہٕ مےٚ کانٛہہ تہِ فالٹ والٹہٕ تیُتھ کِہیٖنۍ تہِ تَمہِ موٗجوٗب باسے مےٚ سُہ بہتریٖن چیٖز تتھ دراو مےٚ وارِیاہ ٹایِم تمیُک استعمال برپوٗر استعمال کوٚر مےٚ تمیُک تہٕ سُہ اوس بڑٕ اصٕل شوٗبوُن بہتریٖن چیٖز اوس وارِیاہ رُت چیٖز اوس سُہ تَمہِ موٗجوٗب آو مےٚ سُہ وارِیاہ زیاد پسنٛد تتھ پٮ۪ٹھ چھَنہٕ مےٚ کانٛہہ شکایت یا کانٛہہ مُشکِل یا کانٛہہ شِکوٕ یا کانٛہہ گِلہٕ چھُنہٕ مےٚ تمیُک کیٚنٛہہ تِکیٛازِ تٔمۍ چیٖزن دِژ مےٚ وارِیاہ زیادٕ کٲم اور ییٚمہِ کامہِ خٲطرٕمےٚ سُہ اوٚن سُہ دِژ تٔمۍ برپور سہ کٲم وارِیاہ رُت چیٖز اوس سُہ اِس لیے چھُنہٕ مےٚ تتھ پٮ۪ٹھ کِہیٖنۍ تہِ وَنُن بٔلکہِ یہِ سُہ ہسا اوس وارِیاہ چیٖز بَڑٕ اصٕل لہجُک اصٕل رٕژر اوس تتھ منٛز بڑٕ بہتریٖن چیٖز اوس